اَسلام علیکُم اَگر أسۍ کَتھ کرو فونن ہنٛز برونٹھمٮ۪ن فونن تہٕ أزکین فونن چھِ واریاہ زیادٕ فرق برونٹھ ٲسۍ آسان زیادٕ تر کیپیڈ فون وٕنکیٚن چھِ آسان ایٚنڑرایِڈ فون بروٹھِم یِم کیپیڈ فون ٲسۍ تِمن ٲسۍ أسۍ تِمن اوس نہٕ زیادٕ فَنگشن مطلب فَنگشن کہِ تِمن پٮ۪ٹھ ٲسۍ زیادٕ یِہٲے مٲنیو فون کال وون کال ہیٚکان کٔرِتھ باقٕے باقٕے فَنگشَن ٲس نہٕ تِمن کیٚنہہ مطلب یِم یِم ؤنکیٚن چھِ مطلب یِم فوٹوٗ ٲسۍ نہٕ تِمن ہیٚکان تُلِتھ ویٖڈیو ٲسۍ نہٕ تِمن منٛز ہیٚکان تُلِتھ ویٖڈیو ٲسۍ نہٕ رِکارڈ ہیٚکان کٔرِتھ یا باقٕے تہِ ڈاٹا ٲسۍ نہٕ تِمن منٛز سیو ہیٚکان کٔرِتھ کِہینۍ یا اِنٹرنیٹ اوس نہٕ تِمن چلان کِہینۍ اَلبتہ فون وون ٲسۍ تِمن پٮ۪ٹھ فونٕچ کٲم ٲسۍ نیران تِمن فونن پٮ۪ٹھ یِم گۄڈٕنیٚتھ ٲسۍ فون آسان کیپیڈ فون تَمہِ پَتَے یِم کیپیڈ فون یِم تمہِ پَتہٕ آیہِ تِمن منٛز ٲسۍ تیٚلہِ تہِ واریاہ زیادٕ ماڈِفِکیشن تِمن فونن منٛز تِمن اوس سُہ کیمرا ویمرا آسان توتہِ تِمن منٛز ٲسۍ أسۍ ہیٚکن تھوڑا ڈاٹا سِٹور تھٲوِتھ یا تھوڑا نیٹ تہِ ہیٚکان تِمن چلٲیِتھ تہٕ اَلبتہ تِمن اوس اَسہِ میٚموری کارڈ پیٚوان تِمن کیپیڈ فونن لاگُن یہِ ادَٕ اوس تِمن منٛز ہیٚکان أسۍ سِٹور تھٲیِتھ کیٚنہہ تہٕ نیٚٹؤرٕک تہِ اوس نہٕ تِمن زیادٕ مطلب فاسٹ نیٹ اوس نہٕ تِمن فاسٹ چلان کِہینۍ تَمہِ پَتہٕ یِم وٕنکیٚن چھِ ایٚنڈرایِڈ فون یِم چھِ مطلب یِمن چھُ یِم چھِ واریاہ زیادٕ فٲیدٕ مَند یَتھ أسۍ وَنان چھِ یِمن پٮ۪ٹھ چھِ أسۍ مطلب کانٛہہ تہِ کٲم چھِ أسۍ وٕنکیٚن ہیٚکان کٔرِتھ فونو پٮ۪ٹھٕے یِمن چھُ واریاہ زیادٕ فٲیدٕ وٕنکیٚن یِم نٔے نٔے قٕسٕم فون چھِ تِمن منٛز چھِ مطلب تِمن چھِ میٚموری تہِ آسان زیادٕ تِمن چھِ یِم باقٕے فَنگشن تہِ چھِ تِمن واریاہ اَصٕل یا پریٚویسی ہِندۍ اِشوٗ ٲسۍ برونھمٮ۪ن فونن آسان وٕنکیٚن چھِ تِم تہِ واریاہ کَم یا نیٚٹؤرٕک تہِ چھُ مطلب وٕنکیٚن چھُ واریاہ فاسٹ چلان یہِ نیٹ وٕنکیٚن کین فونن منٛز وٕنکین یِم ایٚنڈرایِڈ چھِ یِمن چھِ أسۍ واریاہ زیادٕ کٲم ہیٚکان ہٮ۪تھ تہٕ یِمن چھِ أسۍ یہِ أکیاہ ؤنکین چھِ أسۍ مطلب پٔرِتھ تہِ ہیٚکان یہِ سۄرُے یِمن ایٚنڈرایِڈ فونن پٮ۪ٹھ أسۍ چھِ سَبسکرپشن نِوان أسۍ چھِ وٕنکیٚن فون تھاوان بٕتھہِ کنۍ نہ أسۍ چھِ زَن سیٚود آسان بٕتھہِ کنۍ ٹیٖچرس بٕتھہِ کنۍ مطلب کَلاس ز روٗمَس منٛز لٮ۪کچر یہِ ایٹیٚنڈ کران وٕنکیٚن چھُ مطلب واریاہ زیادٕ فٲیدٕ یا أکیاہ وٕنکیٚن چھُ تیٖژاہ زیادٕ میٚموری آسان یِمن فونن برونٹھ یِم گۄڈٕنیٚتھ گۄڈٕنیٚتھ ایٚنڈرایِڈ فون تہِ ٲسۍ انان تِمن ٲسۍ آسان یِہوے میٚموری دۄیہِ تٕرٛہ جی بی ژُہٲٹھ جی بی وٕنکیٚن چھِ أکیاہ اکھ ہَتھ اَٹھوُہ جی بی آسان یا تِمہِ کھۄتہٕ زیادٕ زیادٕ تہِ آسان یہِ ریم فونن تہٕ مطلب وَنُن چھُ مےٚ زِ واریاہ زیادٕ فٲیدٕ چھِ وٕنکیٚن کٮ۪ن یہِ فونن یا وٕنکیٚن کین فونن برونٹھمٮ۪و فونو کھۄتہٕ یا اَگر أسۍ نیٹؤرکٕچ کَتھ کرو نیٹؤرک چھُ یہِ برونٹھِم تہٕ أزِچ نیٹؤرک اَگر أسۍ کَتھ کرو برونٹھٕ گۄڈٕنیٚتھ گۄڈٕنیٚتھ اوس مےٚ یہِ ٹوٗ جی چلان ٹوٗ جی تَتھ ٲسۍ نہٕ زیادٕ سِپیٖڈ آسان کیٚنہہ تَمہِ پَتہٕ آو پَتہٕ پَتہ اوس پَتہٕ گوٚو واریاہ ٹایم کہِ تہٕ آو پَتہٕ تھری جی تھری جِیس تہِ ٲسۍ توتہِ مطلب تَتھ تہِ ٲسۍ آسان ٹوٗ جی کھۄتہٕ ٲسۍ تَتھ تھوڑا سِپیٖڈ آسان ٹھیٖکھٕے توتہِ تیٚلہِ تہِ ٲسۍ نہٕ تِژاہ زیادٕ آسان کیٚنہہ تیٚلہِ تہِ اوس مَنٛزٕ ویڈیو پیڈیو کالٹی ٲسۍ نہٕ مطلب رُکان ٲسۍ ویٖڈیو یا کالٹی تہِ ٲسۍ ویٖڈیو کالٹی ٲسۍ نہٕ ٹھیٖک روزان کِہینۍ تَتھ پٮ۪ٹھ تہِ تَمہِ پَتہٕ آو پَتہٕ فور جی فور جی چھُ أکیاہ وٕنکیٚن چھُ مطلب واریاہ اَصٕل پٲٹھۍ یَتھ پٮ۪ٹھ یہِ چلان آسن نیٹ یا ویٖڈیو مطلب کِہینۍ تہِ یہِ چھےٚ نہٕ کالٹی خراب ہیٚکان أسۍ وُچھِتھ یَتھ پٮ۪ٹھ فور جیَس پٮ۪ٹھ فور جِیس چھِ مطلب واریاہ اَصٕل سِپیٖڈ چھےٚ آسان اَصٕل نیٹ چھُ چلان یُس ہُہ یا وٕنکیٚن چھےٚ أکیاہ فایو جیَس پٮ۪ٹھ تہِ کٲم چلان فایو جی تہِ چھُ أکیاہ لانچ گژھن وول یا اَڑٮ۪ن چھُ گوٚمُت تہِ ییٚتہِ چھُنہٕ وُنہِ کٔشیٖر منٛز چلان تیوٗتاہ کیٚنہہ فایو جی اَلبتہ اَڑین جاین چھُ وٕنکیٚن فایو جی تہِ واریاہ اَصٕل چلان تہٕ یہِ نیٹؤرکَس منٛز تہِ چھےٚ آمٕژٕ واریاہ زیادٕ چینج تہٕ وٕنۍ کینُک نیٹؤرٕک چھُ واریاہ فاسٹ کران کٲم یہِ اَمہِ پَتہٕ اَگر أسۍ وُچھو یہِ بہٕ چھَس یہِ چلاوان پانہٕ جِیو سِم تہٕ بہٕ ٲسٕس تراوان گۄڈٕنیٚتھ پیک اکھ ہَتھ کُنہٕ شیٖتھ ٲسٕس بہٕ تراوان تَتھ پٮ۪ٹھ اوس مےٚ یِوان اکھ جی بی ڈاٹا دۄہَس تہٕ یُس بہٕ بہٕ چھَس نہٕ زیادٕ نیٹ کران ہُتھ پٲٹھۍ زیادٕ یوٗز کیٚنہہ مےٚ اوس لگان تِتُے گۄڈٕنیتھ اکھ جی بی ٲسٕس بہٕ اصٕل پٲٹھۍ مان ژٕ دۄہَس مںٛز خرٕچ کران وۄنۍ چھس بہٕ وٕنکیٚس چھےٚ مےٚ سَبَسکرپشن نِمٕژ وۄنۍ فِزِکٕس والا ہس پٮ۪ٹھ وۄنۍ چھُ مےٚ وٕنکیٚن یہِ واریاہ زیادٕ ڈاٹا لگان دۄہَس وٕنکیٚن چھَس بہٕ ڈوڑ جی بی لگ بگ خرچاون دۄہَس وٕنکیٚن چھَس بہٕ تراون اکھ ہَتھ نََمنمَتھ تَتھ پٮ۪ٹھ چھِ مےٚ یِوان تروُہن دۄہَن چھُ سُہ ڈوڑ جی بی چھَس بہٕ دۄہَس تراوان تہٕ توٗتاہ یہِ چھَس بہٕ خرچاوان وٕنکیٚن اَصٕل پٲٹھۍ دۄہَس